کیٚنٛہہ دۄہ برونٛہہ گٔیوس بہٕ پَنٕنہِ گاڑِ تیٖل تراونہِ بہٕ گوٚوُس پمپس پٮ۪ٹھ ییٚتٮ۪تھ چھُ برازِل نِش اکھ پمپ بہٕ گوٚوس توٚتھس تہٕ مےٚ کٔر یِتُھے مےٚ تیٖل مۄکلو بٔرِتھ تہٕ اَتہِ وٕچھ مےٚ اکھ نیبرِم بِہور اوس یہِ بِہارُک نَفر اکھ أمۍ دوٚپ مےٚ ہے ژٕ أمِس ہا یِم سۄ کِٹ ہِش ٲس أمِس دوٚپُن یہِ چھُ صاف کران گاڑِ تہٕ نہِ سا اتھ اوس أمِس ٲس قۭمَتھ اَتھ بہہ شیٚتھ رۄپیہِ دوٚپُن نہِ سا ژٕ تہٕ مےٚ تہِ دوٚپ وَلہٕ سا وٕچھو یہِ کیاہ آسہِ مےٚ دوٚپ أمِس بہٕ دِمٕے پانٛژھ ہَتھ رۄپیہِ تہٕ یہِ دِتن وَلہٕ پانٛژھ ہَتھ پانٛژن ہَتن دِژ تٔمۍ سۄ کِٹ مےٚ دوٚپ وَلہٕ مےٚ بَنے سَستہٕ بیٚیہِ کَرِ یہِ گٲڑۍ تہِ صاف تہٕ یہِ اوس کٔلیٖنِگ سُہ کِٹ تہٕ یِتھُے مےٚ یہِ ہیژ أمِس مےٚ دوٚپ وۄنۍ ؤلیو گرِ کَرو وۄنۍ ٹراے اَتھ بہٕ وٕچھِو یہِ کِژھ چھِ مےٚ گوس بہٕ ووٚتُس گرٕ اَتھ منٛز آسہٕ ترٛےٚ بٲتلہٕ بیٚیہِ اوس اَتھ منٛز سُہ بُرُش اکھ ییٚمہِ سۭتۍ صاف کران چھِ یتھُے مےٚ یہِ گاڑِ نیبرۍ کِنۍ موتھ تہٕ کٲم گٔیہِ پارکَن گوٚو اَتھ بَنیو یِہوے واٹھ ہیو نیبرۍ کِنیتھ مےٚ توٚر نہٕ فِکری یہِ کیاہ اوس تہٕ مےٚ یِتھُے موتھ گاڑِ مےٚ گوٚو بہٕ پوٚکُس وۄنۍ کِلومیٖٹر کھنٛڈ تہٕ کٲم گٔیے سٲرٕے لَژھ یۄس ٲس سۄ آیہِ سۄ چِپکے میانہِ گاڑِ اَتھ بَنیو یِہوے لَژھِ اَمبار ہیو أمۍ رٔٹ سٲرٕے لَژھ یُس یہِ موتھ مےٚ اَتھ تہٕ مےٚ باسیو یہِ واریاہ موٚکُر ہہُ بیٚیہِ اوس اَتھ سُہ مُشک مُشک اوس نہٕ ٹھیٖک یِوان اَتھ یُس یہِ بوتل أمۍ دِژ اَتھ اوس نہٕ مُشُک تہِ یِوان ٹھیٖک کِہینۍ تہٕ موٚکُر واریاہ زیادٕ بنے مےٚ گٲڑۍ پَتہٕ گوس بہٕ کار سینٛٹر واشس پٮ۪ٹھ کوٚر مےٚ یہِ واش ییٖتِس کالَس مےٚ پینٛٹ تہِ گٔیو گاڑِ خراب پتہٕ تَنہٕ پٮ۪ٹھ چھُ نہٕ مےٚ یہِ موتھمُت مےٚ یہِ کار واشر کِہینۍ مےٚ ژھنۍ یہِ پَتہٕ دٲرتھٕے پانٛژھ ہَتھ رۄپیہِ تہِ گٔیے زایہِ ہیوے اوس مےٚ اوٚن اکھ موٚکُر اکھ مٲنۍ تو تُہۍ اٮ۪کٕسپیٖرینس اکھ یۄس مےٚ ٲسۍ یہِ پروڈکٹ ہیمنہٕ بہٕ وۄنۍ زٕہٕنۍ